اگر أسۍ کَتھ کَرو زِ نِوٕز پیپرٕچ تہٕ بہٕ چھَس عام طور پَر چھُنہٕ مےٚ ٹایم آسان کِہیٖنۍ وَقت آسان کِہیٖنۍ بہٕ پَرٕ نِوٕز پیپَر مگر ییٚلہِ تہِ مےٚ وقت میلہِ تہٕ بہٕ چھَس نِوٕز پَران تہٕ تَتھ منٛز چھِ وارِیاہ مَزٕ یِوان نِوٕز پَرنَس خبرٕ پَرنَس تہٕ تَتھ منٛز چھِ پَزٕل آسان کامِکٕس آسان تہٕ تِم چھَس بہٕ پَران تہٕ میٲنۍ ڈیلی رُٹیٖن منٛز چھِ تِم اِنکِلیوٗڈ تہٕ بیٚیہِ چھَس بہٕ زیادٕ تَر ییٚلہِ مےٚ وَقت چھُنہٕ آسان کِہیٖنۍ وَقتٕچ کٔمی کہِ وَجہ سۭتۍ چھَس بہٕ ایپ چھِ یِوان اِن شاٹٕس تَتھ منٛز چھِ سارے خَبرٕ یِوان تہٕ بہٕ چھَس تِمَے بوزان تہٕ بیٚیہِ چھَس بہٕ زیادٕ تَر آز کَل یَنہٕ پٮ۪ٹھ نٔو ٹیٚکنالجی آیہِ بہٕ چھَس فوٗنسٕے پٮ۪ٹھ نِوٕز بوزان تہٕ مگر میانہِ حِساب گَژھہِ اَکھ اِنسان پننہِ پانہٕ پَرُن تاکہِ تٔمِس منٛز چھُ وارِیاہ زیادٕ اِمپرٛوٗمیٚنٛٹ یِوان اگر کٲنٛسہِ کانٛہہ لنٛگویج آسہِ ہیٚچھِنۍ وَننہٕ چھِ یوان زِ سُہ گژھہِ نِوٕز پیپَر پَرُن